ساروی کھۄتہٕ زیادٕ چیٖز یُس مےٚ خۄش کران چھُ سُہ چھُ پَنٕنۍ بیسِک کامہِ کَمپٕلیٖٹ کَرٕنۍ پوٗرٕ مُکمل کرٕنۍ پننہِ کامہِ یتھ منٛز زن میون دُہُک رُٹیٖن چھُ آسن پرُن لیکھُن چھُ آسان گرِکؠن سۭتۍ کَتھ باتھ چھُ آسان پنٕنہِ یِم بیسِک نیسیٹی چھِ مےٚ تِم کمپلیٖٹ کرنہٕ یِم چیٖز چھِ مےٚ ساروی کھۄتہٕ زیادٕ خوشی دِوان امہِ علاوٕ پَنُن ریلِجَن پریکٹِس کَرُن پنُن کَلچَرَس واتُن تہٕ لکٹؠن بڑؠن سۭتۍ اصٕل پٲٹھۍ کتھ کرٕنۍ یِم چیٖز چھِ مےٚ خۄش کران